السلام عليكم ورحمة الله وبركاته آز برٛونٛٹھ زٕ ژور دۄہ کوٚر مےٚ فرج آڈر یہِ ہسا پیوٚو مےٚ واریاہ درٚوگ اردہن ساسن مگر ییٚلہِ مےٚ یہِ گرٕ واتنو تہٕ گرِکٮ۪و دِژ بے عزتی دوٚپُکھ یِتھ چھِ یِوان امہِ کھۄتہٕ کمسٕے مےٚ ہسا گٔے غلطی مگر مےٚ دوٚپ وۄنۍ کُس نِیہِ تٔمِس واپس ییٚلہِ ہسا یہِ اسہِ لوگ أمۍ ہسا کٔر اصل کٲم گۄڈٕنیتھ مگر پتہٕ گوٚو یہِ وارٕ وارٕ کم أمۍ ہسا دِژ پتہٕ واریاہ کم کٲم بیٚیہِ ہسا یہِ اوس تھوڑا بدلٕے پٲٹھۍ أمۍ ہسا رٔٹ جاے تہِ بدلٕۍ پٲٹھۍ یہِ نہ ہسا اوس سٹریٹ کینٛہہ مگر مےٚ گٔے تمہِ دۄہ غلطی تہٕ گرِکٮ۪و دِژ مےٚ بے عزتی باقٕے وسلام